پانٛژَن لُکَن ہٕنٛدۍ ناو یِم میٛٲنِس علاقَس منٛز روزان چھِ بشیٖر احمد مٔلِک رشیٖد احمد ملک نصیٖر احمد وانی ریاض احمد وانی شبیٖر احمد وانی میٖر شَبنَم تابِش شبیٖر